مےٚ چھ سِکستھ سمسٹرس منٛز اردوٗ اِنگلش مِل اردوٗ سوشالجی اٮ۪جوٗکیشن بہٕ چھس یژھان برٛونٛٹھ کُن پرُن بہٕ چھس ہٮ۪کان ماشٹٕرس کٔرتھ سوشالجی منٛز تمہِ باوجوٗد چھس بہٕ دِم بہٕ گورمنٹ جاب خٲطرٕ تہِ کرٕ بہٕ پریپریشن تہٕ اگر نہٕ تٔمۍ تتھ منٛز گوٚو کینٛہہ تہٕ پرٛیویٹ جاب تہِ ہٮ۪کہٕ کٔرتھ تِکیٛازِ مےٚ چھُ پنٕنِس مٲلِس اکھ سہار بنُن